اَسَلامُ علیکُم وۄنۍ کَرو أسۍ کَتھ یِم اَسہِ ییٚتہِ فارمَر چھِ فارمَر مَطلَب گوٚو یِم اَسہِ ییٚتہِ زٔمیٖندار چھِ یِم ییٚتہِ زٔمیٖندار سوسایڈ چھِ خۄدکٔشی چھِ کَران یِم ییٚتہِ زمیٖندار چھِ خۄدکٔشی کَرَن یہِ چھِ واریاہ اَکھ مطلب یہِ چھَنہٕ ٹھیٖک کٲم کینٛہہ اَسہِ پَزِ نہٕ سوسایڈ کَرٕنۍ کینٛہہ یِم اَسہِ زٔمیٖندار چھِ تِمَن چھُ کُنہِ ساتہٕ پھل نیرِ نہٕ ٹھیٖک کینٛہہ تِم چھِ کَران سوسایِڈ تِمَن چھُ باسان اَسی گوٚو خَبَر کیٛاہ یہِ چھِنہٕ ٹھیٖک کٲم کینٛہہ گورمِنٹ گورمِنٹَس تہِ پَزِ مطلب اَتھ خٲطرٕ سِٹٮ۪پٕس پَزن تٔمِس نِنۍ تِمَن گَژھِ یُس سُہ واٹَر سَپلاے چھُ آب گَژھن تِم ٹھیٖک پٲٹھۍ واتناوٕنۍ مطلب زٔمیٖنن تامَتھ ڈرٛینیج سِسٹَم اگر تِم ٹھیٖک بَناوَن یَپٲرۍ آب پَکہِ سُہ گَژھِ ٹھیٖک آسُن این تِتھ پٲٹھۍ واتہِ برابر آب تِہِنٛدِس باغَس تام یوٚتَس تام تِمن باغ چھُ پھل یوٚتَس تام چھُ یہِ تہِ زِراعت تِمَن نیران چھُ توٚتَس تام واتہِ آب بَرابَر کرٛاپ فیلِیر گَژھِ نہٕ کینٛہہ ٹھیٖک روزِ سورُے پھَل میٚوٕ روزِ ٹھیٖک یِتہِ بَناوان چھِ اَکھ زٔمیٖندار تٔمِس روزِ سُہ ٹھیٖک بیٚیہِ واریاہ سِٹیپٕس گژھِ ہہ گورمینٹَس نِنۍ مثلاً یِہوٚے اِرگیشن سِسٹَم گژھن تِم تھاوٕنۍ ٹھیٖک ڈرٛینیج سِسٹَم گژھن تِم تھاوٕنۍ ٹھیٖک اَگرَے کُنہِ جایہِ بُلاکیج آسہِ گٔمٕژ بٕلاک آسہِ گوٚمُت کُنہِ جایہِ کانٛہہ ڈرٛین سۄ کَران تِم ٹھیٖک سُہ تہِ چھُ مطلب سُہ تہِ چھُ اکھ اصل کٲم تَمہِ سۭتۍ پکہِ سیوٚد سیوٚد واتہِ آب توٚتَس تامَتھ سُہ تہِ گژھِ ٹھیٖک اگر تِم وٕنہِ ڈرٛینیج سِسٹَم بَناوَن اَگَرَے وٕنۍ سٔہلاب یی کینٛہہ آب واتہِ سیوٚد تِمو کۄلو کٕنۍ کِنۍ تہٕ گَژھِ زٔمیٖن گَژھِ نہٕ رُڈٕ کینٛہہ پھَلَس پیٚیہِ نہٕ مٮ۪وَس پیٚیہِ نہٕ کٕہٕنۍ فَرق البتہ یہِ تہِ چھِنہٕ ٹھیٖک کینٛہہ اَگَرے وٕنۍ پھَل نیرنہٕ یا پھل چھُنہٕ واریاہو چیٖزو سۭتۍ نیران یا آسہِ موسم آسہِ نہٕ ٹھیٖک کینٛہہ رُدٕ رُدٕ گژھِ یا خۄشک سٲلی گژھِ یہِ تہِ پَزِ نہٕ پَتہٕ گژھِ نہٕ زٔمیٖن دار تہِ گژھِ نہٕ پَتہٕ کَرٕنۍ خۄدکشی کیٚنٛہہ وۄنۍ وۄنۍ گوٚو مےٚ ہُہ تہٕ یہِ وۄنۍ یِن نہٕ مےٚ پونٛسہٕ یا وۄنۍ گٔژھ نہٕ مےٚ بَدَل کینٛہہ تہٕ بہٕ کیٛاہ کَرٕ پَتہٕ یہِ تہِ گژھِ نہٕ کَرُن کینٛہہ اَلبَتہ گورمٮ۪نٛٹ گورمٮ۪نٛٹَس تہِ پَزِ یہِ وٕچھُن اَما روٗدَے پیوٚو یا قحت سٲلی چھِ یِمَن زٔمیٖندارَنَے گوٚو یوٗتاہ نۄقصان بہٕ تہِ کَرٕ پٮ۪ٹھٕ مطلب یُس یہِ دُکاندار چھِ پَتہٕ کٲم کَران تِم چھِ تھاوان ہاے ریٹ تھاوان اورٕ زٔمیٖن دار چھُنہٕ ہٮ۪کان پَتہٕ سُہ چیٖز أنِتھ کینٛہہ گورمٮ۪نٛٹَس تہِ پَزن سُہ اِنکَم ٹٮ۪کٕس پَتہٕ لَگاوُن کینٛہہ تَمہِ سۭتۍ چھُ یہِ بِچٲرۍ تِم زینان سُہ تہِ چھُ توٗرۍ گژھان یِہوٚے أپیٖل چھِ گورمٮ۪نٹَس زِ ریٹھ نہٕ تھاوٕنۍ برٛونٛٹھ ہاے کینٛہہ تِکیٛازِ یورٕ چھُنہٕ پَتہٕ زٔمیٖندار ہٮ۪کَن سُہ قرض وٲلِتھ نَکھ کینٛہہ اَگَرے تٔمۍ قرض آسہِ یورٕ ہیوٚتمُت یہِ تٔمِس بِچٲرِس ژوٗنٛٹھَس چھُ یورٕ یِوان سُہ چھُ گژھان ہُپٲرۍ قرضہٕ وٲلۍ بیٚیہِ قرض وٲلٮ۪ن تہِ پَزِ نہٕ پَتہٕ تِمَن ہیوٚن پٮ۪ٹھ اِنٹرٛسٹ کینٛہہ تیوٗتاہ چھُنہٕ یورٕ یِونٕے مٮ۪وَس یوٗتاہ پَتہٕ ہورٕ قرض وٲلۍ چھِ ژَٹان اِنکَم ٹیکٕس وٲلۍ چھِ ژَٹان